سٲنِس ایریاہَس منٛز چھِ واریاہ فَصٕل مَثلن گۄگٕج چھِ مُج چھُ دانہِ چھُ یی گاسہٕ چھُ سیٚنٛدٕر چھُ ٲلوٕ چھِ گَنٛڈٕ چھِ یِم فَصٕل چھِ سٲنِس ایریاہَس منٛز بَنان گۄڈٕنیٚتھ وَنو أسۍ کہِ کَتھ موسمَس منٛز کُس فَصٕل وَوُن اَسہِ چھُ آسان مارٕچ اپریل ییٚتہِ جیٚمہِ بَس یَتھ زَن وَنان چھِ اوٹٔس وَنان چھِ أسی بیٚیہِ چھِ آسان أتھۍ سۭتۍ سیٚنٛدٕر تہِ اَتھ سۭتۍ یِم سُہ چھُ آسان اَسہِ دانہِ زٔمیٖنَس سۭتۍ یَتھ اَو یَتھ سایَڈس یُس پَتہٕ ییٚلہِ مۄکلاوان چھِ اَمہِ پَتہٕ چھِ أسۍ اَتھ سیٚنٛزٕر چھۅمبان گاسہٕ رُوان اَمہِ پَتہٕ چھِ زٔمیٖنَس بیٚیہِ وایان تہٕ بیٚیہِ چھِ کران أسۍ اَتھ منٛز دانہِ تھل رُوان تھل ٲسۍ رُوان چھِ یہِ چھِ أسۍ باضٲبطہٕ سپتمبر اوٚکتُوبرس منٛز لاگان أتھۍ موسمَس منٛز یِن ییٚمہِ کہِ جوٗن جُلاٮٔی اَگستَس منٛز یورٕ اَسہِ ہاکھ تہِ بَنان وانگن تہِ بَنان رُوانگن تہِ بَنان اَلہٕ تہِ بَنان لٲر تہِ بَنان أتھۍ یِمنٕے ریٚتن منٛز چھِ اَسہِ ژوٗنٹھ میوٕ تہِ بَنان ژٕنَن تہِ بَنان ییٚمہِ وِزیٚن أسۍ یہِ دانہِ لونان وونان چھِ یِہوے سپتمبرس منٛز أسۍ سپتمبرس منٛز یورٕ ڈوٗنۍ تہِ چھانان یا اوٚکتوٗبرَس منٛز تہِ ہیٚکو ڈوٗنۍ چھٲنِتھ یَتھ موسمَس منٛز چھِ تُہۍ مٲنِو دانہِ چھُ اَسہِ بَنان جوٗن دانہِ چھِ أسۍ رُوان تھل چھِ أسۍ رُوان مٔی اینٛڈ جوٗنَس منٛز اور سپتمبر اوٚکتوٗبرَس منٛز چھِ أسۍ دانہِ أسۍ لونان یِتھٕے پٲٹھۍ چھِ أسۍ اَمہِ پَتہٕ حظ جیٚمی گاسہٕ وَوان جیٚمی گاسہٕ تہٕ وَوان نَومبَرس منٛز نَومبر پَتہٕ چھِ أسۍ یہِ جیٚمی گاسہٕ مارٕچ اَپریلَس منٛز وَوان یِتھٕے پٲٹھۍ چھُ اَسہِ مُجہِ گۄگجہِ تِم چھِ آسان اَسہِ وَنٛدٕکِس موسمَس منٛز یانے کہِ ڈسم جنؤری ڈسمبرس منٛز جنؤری یَس منٛز یِتھٕے پٲٹھۍ چھُ اَسہِ یہِ باقٕے میوٕ سُہ چھُ اَسہِ ریٚتہٕ کالس منٛز آسان یانے کہِ کَتھ ریٚتہٕ کالَس منٛز وَنو مےٚ کوٚر برٛونٛہٕے عرٕض کہِ دانہِ چھُ آسان اَسہِ اَکتوٗبرَس منٛز وَوُن رُوان چھُ جوٗنَس منٛز گاسہٕ چھِ وَوان اَکتوٗبرَس منٛز چھِ أسۍ یہِ جیمی گاسہٕ وَوان نَومبرَس منٛز چھِ أسۍ جیمی گاسہٕ وَوان یا یہِ سٔندٕر چھِ أسی اَکتوٗبرَس منٛز وَوان لونان چھِ پَتہٕ أسۍ باضٲبِطہٕ یہِ مٮٔی یا اَپریل بہوان چھِ یِتھٕے پٲٹھۍ چھِ اَپریل پیٚٹھ پَتہٕ دانہِ کران سِٹارٹ أسۍ چھِ پَتہٕ یہِ أکتوٗبرَس منٛز لونان أتھۍ پِریٖڈَس منٛز چھُ اَسہِ لٲر تہِ بَنان مےٚ کوٚر برٛونٛہٕے عرض زِ یِم چیٖز چھِ اَسہِ أتھۍ پِریٖڈَس منٛز بَنان بیٚیہِ چھِ اَسہِ باضٲبِطہٕ دچھ چھِ آسان سُہ چھِ اَسہِ أتھۍ پِریٖڈَس منٛز بنان یِہوے سِیٖزَن چھُ اَمہِ خٲطرٕ یُس ایٚگرِ کلچر یہِ ہوس یہِ یہِ فَصٕلَس چھُ یہِ چھُ أتھۍ ریٚتَس یِمنٕے ریٚتن منٛز بَنان حظ مٲنۍتَو تُہۍ وَندَس منٛز چھُ آسان مُجہِ گۅگجہِ تِم چھِ امہِ برٛونٛہٕے کٔڈِتھ تٔمۍ چھِ بَنان تہٕ بیٚیہِ چھُ اَسہِ بازٕر وانَس منٛز کیٚنٛہہ ہاکھ تہِ موٗجوٗد آسان سُہ تہِ چھُ اَسہِ نیران تہٕ أسۍ چھِ باضٲبِطہٕ یہِ اِستعمال یہِ ہیٚوان أسۍ کران أسۍ آرام اِستعمال کران أسۍ یِم چیٖز یِتھٕ پٲٹھۍ زَن أسۍ پَتہٕ چھِ أسۍ دانہِ اَکتوٗبر پَتہٕ عام طور ہۅکھناوان بیٚیہِ چھِ مُنان اَدٕ چھِ ہیٚکان أسۍ یہِ کھیٚتھ أسۍ چھِ باضٲبطہٕ سٔندر چھِ أسۍ چھۅمبان اَپریلَس منٛز مٮٔی منٛز چھِ ہیٚکان أسۍ چھوٚمبِتھ یُس زَن أسۍ آرام سان چھِ اِستعمال کران